یۄس واریاہ بیٚسٹہٕ طٔریٖقہٕ چھِ أسۍ أسۍ گژھو اِنوالو بایکِنٛگ کوٚمنِٹی منٛز اصٕل پَہن بایِک چھِ اَنٕنۍ یۄس رایڈِنٛگ چھِ لَگان تہٕ باقٕے بیٚیہِ چھِ کَرٕنۍ کۄنٹیکٹہٕ یِمَن بایِک رایڈَرَن سۭتۍ تہِ گژھُن اِنوالو بہٕ چھُس کَران پرٛیٚفَر زیادٕ یِہٲے کُنی زٔنۍ بایکہِ پٮ۪ٹھ سولو کھَسنَس کیٛازِکہِ اگر دَب لَگہِ توتہِ لَگہِ پانسٕے باقٕے کیٚنٛہہ ایٚکسِڈیٚنٛٹ گژھہِ توتہِ گژھہِ پانسٕے بیٚیہِ کانٛہہ اگر سۭتۍ آسہِ سُہ چھُ گژھان پَتہٕ مُشکلٕے اَؤے زِ چھُس بہٕ وَنان اسہِ گوٚژھ سولو بایِکہِ پٮ۪ٹھ کھَسُن کُنی زٔنۍ اَؤے چھُس بہٕ یِہٲے پرٛیٚفَر کَران